اَلسلامُ علیکُم ہے مُبشر صٲب تُہۍ چھُو ٹھیٖک اصٕل پٲٹھۍ ہے مُبارک مُبارک مُبارک ہَتہِ ہَتہِ پھِرِ چھُو میٛانہِ طرفہٕ مُبارک گوٚبرٕ مالیٚن ہَسا آیہِ کوٗر واے بَڑٕ پَسنٛد دوٚپُکھ بَڑٕ شریٖف چھِ بَڑٕ نیک چھِ یہِ تہٕ دوٚپکھ ٲں اسہِ ہسا ییٚلہِ کَرُن آسہِ تیٚلہِ ہسا کَرو أسی أتی أسۍ ہسا نیرو نہٕ نیٚبر کیٚنٛہہ تہِ آ آ شکر آ شکر خۄدایَس کُن مےٚ تے چھُ مُبارک کیٛازِ کہِ کَتھ تُج میٚے کیٛاہ سۄ چھَ نا میٛٲنۍ کوٗر تہنٛز کوٗر چھَ نا میٛٲنۍ کوٗر تہٕ وۄنۍ چھِ تِم وَنان أسۍ ہَسا کَرو جلدی پَہَن یہِ نا وٲجۍ لاگہو أسۍ أمِس رِنٛگ سرمٔنی چھِ نا یِم وَنان دپان أسۍ ہَسا کَرو وۄنۍ جلدی پَہَن یہِ نِشٲنۍ کٲشِرۍ پٲٹھۍ وۄنۍ ؤنۍ تو تُہۍ تُہنٛد کیٛاہ مَشورہ چھُ اَتھ متعلق آچھا تُہنٛد کیٛاہ اِرادٕ یہِ کَتہِ کَرو یِم اَنہوکھا کُنہِ جایہِ تٔتی لاگیٚن یِم اَکھ أکِس وٲجۍ کِنہٕ گھرِ گھرٕ کَرو کیٛاہ کَرو تُہُنٛد یہِ تُہۍ ؤنِو تی کَرو تِمو دوٚپ یہِ أمِس خۄش کرِ ٲں أسۍ ہَسا ترٛاوو کَرو نہٕ أمِس ظلم کیٚنٛہہ یِتھ پٲٹھۍ أمِس آرام یِیہِ تی کَرو أسۍ آچھا آچھا آچھا ٹھیٖک گوٚو تیٚلہِ وَنہٕ بہٕ تِمنٕے تُہۍ کیٛاہ چھُو وَنان تہٕ تٔتی کَرو یہِ ما ؤنِو تُہۍ دۄہ ٲں کیٛاہ کَمہِ دۄہ کیٛاہ کَرو آز چھُ ڈیٹ پنٛداہ اَگست اَہن حظ تیٲری آسوٕ تٔمۍ لگ بھگ کٔرتھٕے کیٛازِکہِ ضروٗری یُس کورِ مول کورِ نیرِ ژھانٛڈنہٕ تٔمِۍ چھِ ضروٗری آسان سٲری چیٖز أنۍ مِتۍ اِس لیے آسوٕ نہٕ تۄہہِ تیٖژاہ زیادٕ ضروٗر یہِ کَرٕنۍ اۭں شاپِنٛگ کیٚنٛہہ معموٗلی آسوٕ تۄہہِ کیٚنٛہہ پَرٕ تَمہِ ساتہٕ یُس یہِ لۄکُٹ لۄکُٹ سامان چھُ آسان اَنُن

ٲں یۄس اَمہِ پَتہٕ کٲلکِیٚتھ چھَ نا آتھوار یۄس بیٛاکھ آتھوار یی مےٚ باسان سُے ڈیٹ دِمہوکھ

آتھوارِ دۄہ چھِ نا آسان سٲری گھرے پَتہٕ وُچھو اگر گھرٔے تہِ تِم ٲں یِن ٹھیٖک چھُ چھُ نا

آچھا اہن حظ ضروٗری ضروٗری اہن حظ تِمَن چھُ تِمَن چھُ واریاہ تھوٚد رِشتہٕ واریاہ اعلیٰ رِشتہٕ کیٛازِ تِمَن چھِ تِم باقٕے تِم زامتٕرۍ چھِکھ بیمہٕ چھِکھ تِم چھِ واریاہ بٔڑۍ بٔڑۍ اَفسَر تُہنٛد ناو گَژھہِ تھوٚد روزُن تِمَن گَژھہِ نہٕ یُن شِکایتُک موقعہٕ کیٚنٛہہ تِمَن گَژھہِ نہٕ کانٛہہ پَگاہ حالانکہ تِم چھِ پانہٕ واریاہ شریٖف واریاہ اصٕل مگر ٲں تِم بیٛاکھ گَژھہِ نہٕ کَتھ کَرُن منٛزٕ باگ کیٚنٛہہ تہِ ہے اَدٕ اوسُکھ یِتھ پٲٹھۍ اَدٕ اوسُکھ تِتھ پٲٹھۍ یہِ خاص تہِ کیٛاہ ییٚتہِ چھِ نا گاندَربَلَس مَنٛز سُہ اوٚوٕن فرٛیٚش تٔمس ہے واریاہ اصٕل مِٹھٲے چھِ آسان سۄے واریاہ اصٕل بیکری باقٕے چیٖز بَناوان چھُ ژٕ گٔے زِ تٔمسٕے نِش اَن کیٚنٛہہ سُہ چھُ واریاہ اصٕل واریاہ تھوٚد چھُ گاندَربَلَس منٛز یِوان ماننہٕ سُہ وُنٛکیٚن تٔتی روزِ ٹھیٖک مےٚ باسان تیٚلہِ وَنٔے بہٕ تِمَن أتی کٔرِو تُہۍ یِہٲے آتھوار چھُو ڈیٹ ٹھیٖک چھا

آچھا تَمہِ مطٲبق تہِ وَنہٕ بہٕ تِمَن تُہۍ کٔرۍ وا زیٛوٹھٕے کٔرِۍ وا لۄکُٹ کٔرِۍ وا کیٛازِ ویسے چھِ تِم وَنان أسۍ کَرو ژھوٚٹٕے کیٛازِ کورِ مٲلِس گَژھہِ نہٕ زیادٕ بار گژھُن کیٚنٛہہ مگر أسۍ ما دِمو پَننۍ پٔژھۍ پَتھر دٲرِتھۍ یِتھ پٲٹھۍ أسۍ دَپوٚو تِمَن ییو ییٖتیٛاہ تۄہہِ خۄش کٔرِو تیٖتیٛاہ یِیِو ٹھیٖک چھا اَدٕ کہِ چلوٚو بہیٛو رۄبَس حوالہٕ وۄنۍ چھُو مُبارک أمِس ؤنۍ زیٛو گھرٕ واجنہِ مُبارک چھُ میٛانہِ طرفہ